ڈانَس چھُ اَکھ سُہ چیٖز یَتھ أسۍ کٲشِرۍ پٲٹھۍ چھِ ونان ڈِسکو ڈِسکو چھُ سُہ اکھ چیٖز یُس ہسا پرٛیٚتھ کُنہِ حسابہٕ چھُ لوٗکن اکِس سۭتۍ رلاوان یعنی کہِ اگر أسۍ ڈِسکووٕچۍ کتھ کرو یا أسۍ ؤنو ڈانسٕچۍ کتھ کرو یہ چھِ یِوان مختلف جایَن الگ الگ پٲٹھۍ کرنہٕ اگر أسۍ کشمیٖرٕچۍ کتھ کرو اَتھ منٛز چھِ یِوان ڈِسکو مختلف طرفہٕ گۄڈٕنیٚتھے کرو أسۍ کتھ کشمیٖرس چھِ منٛز چھِ یِوان کرنہٕ روٚف چھِ یِوان کرنہٕ دمبٲلۍ چھِ یِوان کرنہٕ واریاہ واریاہ مختلف طرفو طریٖقو چھِ ییٚتہِ ڈسکو یِوان کرنہٕ یا ییٚلہِ خانٛدر چھُ آسان کٲنسہِ کشمیٖرس منٛز تہٕ تَمہِ دۄہ کیٛاہ سنا چھِ سٲری رشتہٕ دار سمان یکجٲہی تہِ پتہِ ہسا چھِ تٕم کران آسان ڈِسکو مٲنزِراتہِ دۄہ ییٚلہِ کٲنسہِ آسہِ خانٛدر تہٕ یا ییٚلہِ آسان چھِ مٲنزِراتھ غرض چھُم کہِ یہِ چھُ سُہ اکھ یہِ چیٖز یُس ہسا ییٚلہِ لوکھ أکسٕے جایہِ چھِ سمان یِہِ چھُ تِمن رلاوان تہٕ تہنٛدِس رِشتَس بناوان میٛوٗٹھ اَتھ منٛز ہسا چھِ واریاہ کیٚنٛہہ قٕسم اگر أسۍ اِنڈیا ہٕچۍ کتھ کرو ہندوستانٕچۍ کتھ کرو تتھ منٛز ہسا چھِ یِوان واریاہ قسمٕکۍ ڈانَس بھارت ناتیم چھُ باقٕے باقٕے چیٖز چھِ یِم یِوان چھِ مختلف جایَن کرنہٕ اگر أسۍ کتھ کرو ڈِسکووٕچۍ یہِ چھِ آسان اَکھ ٹیلیٚنٛٹہٕ مطلب اَکھ کانٛہہ ہُنر آسان کٲنسہِ انسانَس منٛز یہ چھُ آسان تیٛتھ اکھ ہنر یُس ہسا تٔمِس چھُ تگان زندگی منٛز واریاہ کیٚنٛہہ آسان پاے تٔمِس ڈِسکوس متٮعلق تہٕ سُہ چھُنہِ صرف پانَس تان آسان کیٚنٛہہ سُہ چھُ یہ ہنر پرٛیٚتھ کٲنسہِ اکِس ہیٚچھناوان یِمن تہِ شوق چھُ آسان ڈانَس یا ڈِسکو کرنُک یہ چھُ اَکھ سُہ چیٖز یُس ہسا ہر اکِس کوٚمنِٹی ہر اکِس کوٚمنِٹی منٛز چھُ یِوان لبنہٕ غرض چھُم کہِ یہِ ڈِسکو چھُ سُہ اَکھ چیٖز یُس ہسا پرٛیٚتھ کٲنسہٕ اکِس انسانس چھُ پانَس کُن کھیٖنٛچِتھ نِوان اگر کٲنسہِ انسانس أسۍ برٛونٛہہ کٔنیٚتھ کرو ڈِسکو تہٕ تٔمِس انسانس تہِ چھُ امیٛک شوق واریاہ زیادٕ بڑھان تہٕ یہِ انسان تہِ چھُ ونان کہِ بہٕ تہِ گوٚژھُس یہ ہیٚچھُن تِکیٚازِ تٔمِس چھُ آسان یہِ واریاہ زیادٕ پسنٛد کھوٚتمُت یتھٔے پٲٹھۍ ییٚلہِ اکھ اکھ انسان اکھ اکھ انسان چھُ اکیٚے ساتہٕ جمع گژھان کُنہِ محفِلہِ منٛز یا کنہِ جایہِ ییٚلہ کانٛہہ چھُ آسان وتہِ پٮ۪ٹھ ڈِسکو کران تہِ تِم چھِ گژھان اُکُن کھیٖنٛچتھ تہِ تِم چھِ سٲری أکسٕے جایہِ جمع گژھان گوٚو یہِ ہسا چھُ سُہ اکھ چیٖز ییٚمہِ سۭتۍ ہسا لوٗکھ چھِ اکِس جایہِ جمع گژھان تہٕ یہ ہسا چھُ لوٗکن اکسٕے کوٚمنِٹی منٛز رلاوان یہ ہسا چھُ سُہ اکھ چیٖز یُس پرٛیٚتھ کٲنسہِ ہنٛز نفرت چھُ غٲب کران تہِ لوٗکن چھُ یکجِہٲتی منٛز تھاوان یہ چھُ سُہ اکھ چیٖز یُس پرٛیٚتھ کانٛہہ اکِس دلس منٛز چھُ نفرت غٲب کران